سَپوٹسَس سۭتۍ چھُ سانہِ کومیونِٹی سٲنِس سَماجَس منٛز یُس چینٛج چھُ یِوان سہُ گوٚو کہ شُرِۍ سٲری چھِ تَنٛدرُست روزان یِم سَپوٹسَس سۭتۍ چھِ کَران تِم چھِ تَنٛدرُست روزان بییہ چھِ بۄڑ بارٕ چیٖز تِم چھِ غَلَط کامٮ۪ن نِش بَچان